کۄپوارہ ڈِسٹکَس مَنٛز چھُ یِم تہِ مَطلَب بُزَرٕگ چھِ مَطلَب سٲنِس پاپٕن مَطلَب بُزَرٕگ چھِ تِمَن چھِ یِوان مَطلَب واریاہ زیادٕ مَطلَب اوپورچُنِٹیٖز یِوان دِنہٕ اَگر أسۍ مَطلَب ہیٚلتھٕچ کَتھ کَرو تِمَن چھِ مَطلَب فری ٹریٖٹمنٹ یِوان دِنہٕ اگر کٲنٛسہِ کینٛہہ مَطلَب بے روزگٲری چھِ یا مَطلَب تِم غریٖب چھِ تِمَن کٔرِو ڈونیٹ کٔرِو تِمَن اِنسٲنیت چھِ ہاوان اَگَر تِمَن ایج گَژھِ کَم تِمَن چھِ دِوان تِمَن چھِ دِوان ایج پونٛسہِ چھِ مَطلَب تِمَن دِوان چھُ ایج مَطلَب اولڈ ایج ہیٚکو أسۍ تِمَن ؤنِتھ رِٹایَرمینٹ پَتہٕ چھِ تِمَن سیلری تہِ مِلان بیٚیہِ چھُ تِمَن کیر تہِ یِوان واریاہ زیادٕ مَطلَب کَرنہٕ اَگر أسۍ مَطلَب چیلینجن ہِنٛز کَتھ وَنو تِمَن چھُ آسان مَطلَب ہیٚلٕتھ اِشوٗ چھِ آسان تِمَن زیادٕ بِچاریٚن تہٕ بیٚیہِ چھِ آسان تمَن یہِ کہِ اَگَر تِمَن دِژٕکھ کُنہِ ساتَن اولڈٕ ویٚلفیر سکیٖمز چھِ آسان تِم چھِ أسۍ مَطلَب دِوان نَتہٕ چھِ آسان تِمَن ہیٚلٕتھ اِشوٗز واریاہ زیادٕ تمَن مَنٛز یِوان وٕچھنہٕ یِم چیٖز چھِ مَطلَب تَم یِم چھِ تَم چیٖز یِم زیادٕ مَطلَب زیادٕ تَر چھِ یِوان أکِس بُزَرگَس مَنٛز وٕچھنہٕ اَلبَتہ اَگَر أسۍ وَنو مَطلَب اَپارچُنِٹی چھِ تِم آسان کہ تِمَن چھِ دِوان سوشَل سَپوٹ سوشَل کیر چھِس دِوان ہیٚلتھ کیر چھِکھ دِوان سوشَل سَپوٹ چھُکھ مِلان دِوان ایجہِ اَگَر کَم گَژھِ تِمَن چھِ دِوان فَنڈٕس چھِ دِوان تِمَن ایج اولڈ فوم تہِ چھِ مَطلَب تِمَن دِوان یِم چھِ تِم چیٖز یِم مَطلَب أکہِ سٕنٛدۍ چھِ یِوان وٕچھنہٕ